کٔشیٖرِ منٛز اَگرَے أسۍ وٕچھو ٹوٗرِسٹَن خٲطرٕ یُس اٮ۪کامِڈیشَن چھُ یَتھ منٛز اَکھ اَصۭل روٗم یا اَصٕل ہوٹَل سرینَگرَس منٛز چھُ واریاہ زیادٕ یا باقیَن ڈِسٹِرٛکَن منٛز تہِ چھُ کینٛہہ علاقہٕ وَنہٕ بہٕ سرینَگرٕکۍ راج باغ ہٮ۪کو وٕچھِتھ أسۍ ڈلگیٹ تہِ ہٮ۪کو وٕچھِتھ یا باقٕے علاقہٕ ییٚتٮ۪س اَکھ فرٛٮ۪نٛڈلی نیچَر چھُ ٹوٗرِسٹَن سۭتۍ یِوان اَپناونہٕ فور پایِنٛٹٕس بَے شِیرِٹَن تہِ چھُ باقٕے یا بوٹٕس تہِ چھُ یِم اَکھ اَصٕل فرٛٮ۪نٛڈلی پیکیج تہِ چھِ دِوان